ہیٚلو اسلام علیکُم بہٕ حظ چھُس ہے شٲرٹ ٲسۍ یَوٕ سوٗمٕژ اَتہِ حظ مےٚ حظ چھُ ناو محمد یوٗسُف اَسہِ ٲس اوٚترٕ شٲرٹ حظ سوٗمٕژ اَتہِ بَچَن اَوٕ البتہ سۄ چھےٚ نہٕ تٔمِس فِٹ گٲمٕژ سۄ چھَنہٕ صحیح پٲٹھۍ آمٕژ سُونہٕ کیٚنٛہہ تٔمِس چھِکھ سکوٗلہٕ منٛزٕ بے عزتی کٔرمٕژ کوٚت واپسٕے سوزِ حظ اَچھا تٔمِس چھِ تھوڑا لوٗز لوٗز گَژھان سۄ حظ کَرُس تھوڑا ٹایِٹ تٔتی چلو